ہیٚلو اسلام علیکُم اَہَن حظ ٹھیٖک تُہۍ چھِو ٹھیٖک اَہَن حظ ٹھیٖک شُکُر رۅبَس کُن تُہۍ ؤنۍتو یہِ یمو بچو دِژٮ۪و ایٚگزام اوسُکھ نا یوٗنِٹ ٹیٚسٹہٕ یِمِن کٮُ۪تھ رِزَلٹ آیو اَتھ

عاقب عاقب

ٹھیٖک حظ ٹھیٖک ٹھیٖک کیٛاز کم ٹھیٖک اَچھا اَرداہ یِمَن کیٛاہ دٔلیٖل یِمَن کیٛاز چھِ کم آمٕتۍ اَہَن حظ نہَ حظ گَرے چھِ پَران یِم اَصٕل پےَ چھا کیٛاہ دٔلیٖل چھَکھ اَہَن حظ

اَہَن حظ آ ٹھیٖک چھُ نہَ حظ گَرِ چھِ پَران ٹھیٖک یِم اَصٕل ہے چھِ پَران پے چھا کیٛاہ دٔلیٖل چھَکھ گٲمٕژ آ کمٕے پہن چھِ کمٕے پہن چھِ اَہَن حظ ٹھیٖک اَہَن حظ ٹھیٖک چھُ اَہَن حظ آ گَرِ چھُ ضروٗری خیال تھاوُن ٹھیٖک

اَدٕ حظ اَدٕ حظ اَہَن حظ ٹھیٖک چھُ اَدٕ حظ شُکریہ